اِنڈیاہس منٛز یعنے ہنٛدستانَس منٛز یَتھ وۄنۍ آز ناو چھُکھ تھوٚومُت بھارَت اَتھ منٛز چھُ اٮ۪جوکیشَن سِسٹَم یُس پرنُک لیکھنُک سِسٹَم چھُ سُہ چھُ واریاہ الگ یِتھ کٔنۍ زَن أسۍ وۄنۍ وٕچھان چھِ ییٚلہِ بَچہٕ بِچور گژھان چھُ کالجن سکوٗلن تٔمِس چھِ وَنان ہے رَٹہٕ کر سا رَٹہٕ کر سا لگاتار آسان کتھٕ دِوان کتھٕ بنان کتھٕ پران اگر سُہ رَٹہِ لگایہِ لگایہِ لگایہِ مگر ہُپٲرۍ چھُنہٕ بِچارن تہِ مےٚ آسان سمجمُت کوٚرمُت کِہیٖنۍ تہِ یِتھ یتھ زن ونان چھِ پرٛٮ۪کٹِکل انسانس یُس یوٗت اصٕل زندگی منٛز تجرُبہٕ گژھِ سُہ چھُ تمہِ کھۄتہٕ بہتر آسان یِتھ کٔنۍ أسۍ وٕچھان چھِ ییٚلہِ تجرُبس سۭتۍ سۭتۍ بَچس ہیٚچھناونہٕ یی تیٚلی ہٮ۪کہِ سُہ ہٮٚچھِتھ نَتہٕ کَتہِ ہیٚکہِ سُہ ہیٚچھِتھ کہِ وَل سا ژٕ کر سا یہِ یاد کر سا رَٹہٕ کر سا رَٹہٕ کر سا رَٹہٕ سۭتۍ چھُنہٕ اکھ رس تہِ بچہِ ہٮ۪کان ہیٚچھِتھ بس تٔمِس چھُ دۄن ترٛٮ۪ن گٲنٛٹن خٲطرٕ پتہٕ چھُ سُہ کالیج یا سکوٗل یا کُنہِ تہِ جایہِ گژھان تہٕ پتہٕ چھُ ایٚگزامنیشن ہالس منٛز اُلٹی ژھٕنان کٔرِتھ تمہِ اُلٹی کرنہٕ سۭتۍ چھُنہٕ تٔمِس فٲیدٕ وٲیِدٕ یِوان کیٚنٛہہ تہٕ بَس آ اَلبتہ اکھ چیٖز چھُس ہٮ۪کان گٔژھِتھ اِمتحانَس منٛز چھِس نمبر ہٮ۪کان یتھ یا منٛزٕ چھُ تَتھ گوٹَس پَنٕے ژھٮ۪نان تہٕ پَتہٕ چھُنہٕ سُہ ہٮ۪کان یہِ اِمتِحانَس منٛز پوٗرٕ یعنی سیٚدیو پدیو چھُنہٕ تٔمِس نمبر تہِ یِوان اَمہِ کِنۍ چھُ اَسہِ سارنٕے ضروٗرتھ یعنی یَتھ ہِنٛدُستانَس چھُ سِسٹم بَدلاونُک واریاہ یُس تہِ یہِ میٖزان چھُ یُس تہِ یہِ حِساب کِتاب چھُ یہِ چھُ بَدلنٕچ واریاہ ضٔروٗری تِکیٛازِ ییٚلہِ اِنسان بَدلاوِ پَنُن حِساب کِتاب تیٚلی ہٮ۪کہِ اِنسان کیٚنہہ کٔرِتھ کیٚنہہ زیٖنِتھ کٔرِتھ یِتھ کٔنۍ زٕ بہٕ وٕچھان چھِ بَچہِ چھِ آزکَل تِم چھِنہٕ ہٮ۪کان کانٛہہ تہِ دِلچَسپی نِتھ پرنس لیکھنس منٛز تِمن چھُ باسان یہِ چھُ رٹہٕ یہِ چھُ گوٹہٕ صِرف آسان چھُ کُنُے کتھاہ اگر بچس یی اَسناوان گِنٛدناوان پرنہٕ سُہ ہیٚکہِ واریاہ کٔرِتھ سۭتۍ سۭتۍ ہٮ۪کنَس اَصلِیتَس منٛز چیٖز ہٲوِتھ یعنی صحیح تجربہٕ دِنَس تَجربہٕ گاہ بَناون اَصٕل پٲٹھۍ بَچس نِنۍ تجربہٕ گاہس منٛز تَتہِ ہاونَس ہر کانٛہہ چیٖز یُس چیٖز پَرناونہٕ یِیَس سُہ سُے تَتھ تَتھ چیٖزَس پٮ۪ٹھ یِیَس اٮ۪کٹِنٛگ کرناونہٕ یا تَتھ اداکٲری کرناو ییٚلہِ تِم اداکٲری کرن اَتی ہٮ۪کہٕ بَچہِ سُہ ذہنَس منٛز کٔرِتھ نتہٕ چھُ یِتھ پٲٹھۍ سُہ گژھان اورٕ آو یورٕ گوٚو پتہٕ چھِ وَنان کَلہٕ پیٚٹھۍ گژھُن تی چھُ گژھان اسلیے چھُ سٲنِس یَتھ ماحولَس منٛز پرنٕکِس ماحولَس بَچن سٕنٛز تربیت پَرنٕچ تربیت دِنَس منٛز واریاہ واریاہ وقت واریاہ چیٖز چھِ تَبدیٖل گژھنٕچ ضروٗرت یہِ چھُ یِم چیٖز چھِ واریاہ ضروٗری کہِ یِم بدلاو کرنہٕ بیٚیہِ زَن یہِ ایجوٗکیشَن سِسٹم یَتھ وَنان چھِ اَتھ منٛز اَگر یہِ یُس بَچہٕ چھُ اَگر یِم ایس سی ایس ٹی یِم یِن وۄنۍ ہٹاونہٕ تِکیازِ اَگر تُہۍ وٕچھِو ایس سی ایس ٹی یِم ٹرٛایبٕس وغیر وغٲرٕ چھِ تِم چھِ لگ بگ سٲری آسان نوکر پیش یُس وۄنۍ عام شہری چھُ یا غریٖب شخص چھُ وۄنۍ چھُ آز کل یِم ای ڈبلیو ایس اکنامِکل ویٖکر سیکشن یتھ وَنان چھِ یِم یِم غریٖب طبقہٕ چھِ تِمن تہِ چھِ آمٕژ تھوڑا سا فیسلٹی دِنہٕ مگر سُہ چھِ سۭتھی ختم گژھان تِمن چھُنہٕ تِمن چھُ ؤری پتہٕ ؤری چھُ پٮ۪وان تِمن بدلاوُن سُہ وۄنۍ ؤنۍتو اکھ کتھاہ اگر ہورٕ چھ اَسہِ سی ایس ٹی وٕچھان تِم چھ آسان ہاے فاے گٔمٕتۍ تِم چھ آسان تھوٚد ؤتھۍمٕتۍ تِم چھِ آسان أمیٖر بَنیم مَگر یُس یہِ غریٖب بِچور چھُ شہرس منٛز روزن وول غریٖب چھُ سُہ چھُنہٕ وٕنہِ تہِ ہٮ۪کان تھوٚد ؤتِتھ اَمہِ کِنۍ چھُ وقتس سۭتۍ سۭتۍ یہِ ہُرٮ۪ر یہِ بدلاو اننٕچ واریاہ ضروٗرت تِکیازِ تِکیازِ پرُن لٮ۪کھُن تہِ ییٚلہِ بچس ہیٚچھُن کرُن چھُ تتھ منٛز تہِ چھِ دِلچسپی تِمن بچس سٕنٛز تیٚلی اننہٕ ہٮ۪کہِ یِتھ ییٚلہِ تٔمِس آرام سان سمجاونہٕ یی وۄتھنہٕ بیٚہنہٕ یی تٔمِس یی ہٮ۪چھناونہٕ ژےٚ کیٛاہ چھُکھ پَران یُس یہِ پَران چھُس کِتھ پٲٹھۍ چھُ اَصٕل لایفہِ منٛز ضروٗرت ہے اگر أسۍ وٕچھو میٚتھامیٹِکٕس یُس چھُ یہِ سبجَکٹ کیازِ چھُ بچہِ ناپسنٛد کران تِکیٛازِ اتھ منٛز چھُنہٕ اَصلِیَتس تجرُبہٕ گاہس سۭتۍ کانٛہہ تہِ دوٗر دوٗر تام ہاونہٕ یِوان کانٛہہ تہِ رِلیشَن یَتھ وَنان چھِ کانٛہہ تہِ کانہہ کانٛہہ تہِ رِشتہٕ چھُنہٕ ہیکنٕے یِوان ہاونہٕ کہِ اَتھ ہسا چھُنہٕ یِمن دۄن کانٛہہ رِشتے دوٗر دَرازٕ اَصلیت اَصٕل زِندی مَگر یہِ چھُ غلط میٚتھامیٹِکسٕے یہِ چھُ سُہ چیٖز یُس یُس اَصٕل زنٛدگی سۭتۍ اَصٕل اَصلی پٲٹھۍ تعلُق تھاوان چھُ وۄنۍ زَن کانٛہہ وَنہِ اے ژٕ کیٛاہ سا چھُکھ وَنان یہِ کِتھ پٲٹھۍ چھُ أسۍ کِتھ پٲٹھۍ ہٮ۪کو میتھامیٹِکس أسۍ ہٮ۪کو اصلیت ایٚکزامپٕل دِتھ وۄنۍ چھِ دٔپِو تُہۍ نہ سا وٲڈ پرٛابلِمَے چھےٚ آسان تِمَے چھِ تِم کیازِ چھِنہٕ بَچہِ کَران تِم چھِ پَران تِم مگر تِم چھِنہٕ یِوان تَمہِ آیہِ ہیٚچھناونہٕ کہِ اَگر تِمن تَتھ پٮ۪ٹھ اداکٲری یِن کرنہٕ ییٚمِس ہسا چھُ یوٗتاہ ہُہ دیُت یوٗتاہ پونٛسہٕ تَتھ أکِس سوالَس پٮ۪ٹھ یی وَقت دِنہٕ تیٚلے ہیٚکہِ بَچہِ سَمجِتھ صلٲحیت تٔمۍ سٕنٛز ہیٚکہِ بٔڑِتھ یہِ چھُ سانہِ ایجوکیشَن سِسٹَمَس منٛز ہِندُستانَس منٛز بدلاو کرنٕچ ضروٗرت اَگر أسۍ باقی جاین وٕچھو جاپانس منٛز یا باقین جاین تِم بَچہِ چھِ آسان اَسان گِندان أتی چھِ تَمی سۭتۍ ہیٚچھان تہِ تہٕ پَران تہِ مگر یَتھ کیٛاہ چھُ ییٚتہِ چھُ اُلٹی کھیٚیِو اُلٹی کٔرِو تہٕ مۄکلٲیِو تناظہٕ پتہٕ نہٕ آسان پیی ژٕ کُس تہٕ بہٕ کُس پتہٕ ییٚلہِ اصلِیَتس منٛز چھِ وَنان یہِ کٔرِو سا تہٕ ہُہ کٔرِو سا نہ چھُ ہٮ۪کان ہُہ کٔرِتھ نہ چھِ ہٮ۪کان یہِ کٔرِتھ یی چھُ یَتھ ہِنٛدوستانس منٛز گوٚمُت سُہ چھُنہٕ پتہٕ ہٮ۪کان اَصٕل زندگی منٛز تِم اِمپلِمٮ۪نٹٕس تِم سِکِل تِم ہُنر تہٕ ہٲوِتھ کِہیٖنۍ نہٕ اَصلی ٲخری ہُنر کیٛاہ چھُ آسان پَرُن لٮ۪کھُنس منٛز ییٚمِس تَگہِ سُہ چھُ وۄنۍ آز سٲری لیکھان پران لیکھان مگر ہُنر چھُ ییٚلہِ أسۍ اصلِیت ہاوو اَصٕل زندگی منٛز کرناوو کٲم سُہ چھُ ضروٗری